شُگرس چھِ أسۍ علاج کران کٲشِرۍ پٲٹھۍ ٹیٚٹھویٚن رس میٚتھہِ بیٛول تھاوان آبس منٛز ترٛٲیِتھ پتہٕ چیٚوان صُبحن سکلے سُہ تہِ چھُ کٲشُر علاج بییٚہِ چھُس پرہیز اتھ یہِ اَتھ مازس چھُ پرہیز کھنٛڈس چھُ پرہیز اتھ یہِ چھُ اتھ واریاہ مُضر زیادٕ بتہٕ تہِ چھُ اتھ مُضر کھنٛڈ تہِ چھُ اتھ مُضر دالہٕ تہِ چھِ اتھ مُضر ٲلوٕ یمن چیٖزن چھُ اتھ پرہیز أسۍ چھِ کٲشِرۍ پٲٹھۍ اتھ کران کٲشُر علاج تَمہِ سۭتۍ چھُ انسان ٹھیٖک روزان اَتھ چھُ پیٚوان احتیاط کرُن واریاہ یہِ چھِ واریاہ سخ بیٚمٲرۍ اتھ چھُ پیٚوان احتیاط کرُن واریاہ زیادٕ اَتھ چھِ کٲشِرۍ علاج واریاہ کیٚنٛہہ احتیاط پیٚوان اتھ کرُن شُگرس اتھ گژھہِ نہٕ گژھنُے زیادٕ بٲدی چیٖز نہٕ دال نہٕ ژامن نہٕ یِم چھِ اتھ مُخٲلف اتھ چھِ یِم مُضر یِم چیٖز یِم چھِ اتھ بنٛد آسان کرٕنۍ یہِ چھُ روزان کنٹرٛولس منٛز یہ چھُ شُگر واریاہ سخ یہ چھُ أڈۍ جیٚن واتناوان اثر زیادٕ امہِ سۭتۍ چھِ دگ کران أڈۍ جیٚن یہِ چھُ واریاہ سخ